ہٮ۪لو السلام علیکُم یہِ مےٚ حظ چھُ میٛادَس واریاہ زیادٕ دود مےٚ اوس راتہٕ پٮ۪ٹھ واریاہ دود تہٕ مےٚ کھیٚیا دَوا مگر مےٚ گٔے نہٕ فرقے نہٕ وۄنۍ کیٛاہ اَتھ علاج چھُ مےٚ اَدٕ حظ ٹھیٖک حظ چھُ